وعلیکُم السلام السلام علیکُم اَہن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہن حظ اہن حظ شُکُر تُہۍ چھِو حظ سٲری ٹھیٖک گرِ شُرۍ چھا ٹھیٖکھٕے اَہن حظ فرمٲیِو اَہن حظ ؤنِو اَہن حظ اَوا اَوا مُدَثر صٲب اَہن حظ اَہن حظ اَہن حظ ہیٚرمِس ہیٚرمِس باغَس چھانے نہ اَوا تِم چھِ وٕنہِ چھٲنۍتھٕے یوت تہٕ باقٕے یِم زَن پرٲنی ٲسۍ تِم چھِ أڑۍ پھٕٹراوان تہٕ أڑۍ چھِ وَزناونہِ تہٕ پیکیج تہِ چھِ واریاہ لگ بگ اکھ لاٹ چھِ تَیار سُہ چھِ نہ سُہ چھِ اَتھ سُہ چھِ پھاڑ حظ مَگر ہُہ چھِ سَفید چھُ سَفید چِٹہٕ سَفید اَہن حظ پیکِنٛگ حظ کٔر یِمَن ڈَبَن منٛز کاڈ بوڈ ڈَبن منٛز جِلدٕ یِمن حظ گَتن منٛز

تَتھ منٛزٕ اَسہِ آسو أکِس ڈَبَس منٛز تھٲوۍ اَسہِ بہہ بہہ کِلوٗ دَہہِ دۄہہِ یا چلو ٹھیٖک گوٚو اَہن حظ اَہن حظ اَوا اَہن حظ ٹھیٖک چھُ

اَہن حظ اَوا اۭں اَوا زیادٕ چھُنہٕ اَتھ کیٚنہہ یہِ چھُ صافٕے اَہن حظ اَوا اَوا سُہ تہِ

تُہۍ چھِو حظ مارکیٹَس پٮ۪ٹھ پانَے اَہن حظ تیٚلہِ کر سوزَکھ بہٕ یِم تُہِنٛدِس تُہُنٛد مَشوارا ؤنِو تُہۍ تُہۍ کیٛاہ چھِو وَنان کر سوزَکھ بہٕ یِم اَہن حظ اَدٕ حظ تیٚلہِ کرکھ بہٕ رَوانہٕ کٲلۍکٮ۪تھ تام واتَن نہ یِم اور تۄہہِ دوٚپوُ نہ بہٕ وَسہٕ کٲلۍکٮ۪تھ آز مارکیٹ اَدٕ اَدٕ حظ اَدٕ حظ کیٚنہہ چھُنہٕ پَرواے ؤلِو تُہۍ یوٗرۍ یی ؤنۍتو مےٚ بیٚیہِ مےٚ ؤنۍتو بیٚیہِ یِمَن ڈَبَن چھِ نہ تھَوان یِم یِم یِم ہول کٔرِتھ لۄکٕٹۍ لۄکٕٹۍ دۄن سایڈَن نہ کِنہٕ ژورؤنی

ٹھیٖک ٹھیٖک اَہن حظ اَدٕ حظ ٹھیٖک چھُ مےٚ دوٚپ مےٚ اوس یی کَنفیوٗجَن ژورو سایڈَو تھایہ کِنہٕ

چلو یہِ اَکھ یہِ اَکھ لاٹ چھِ زیادٕ پھاڑٕے یوت یہِ سُہ ژٕوُن وٕوُن چھُنہٕ یَتھ کیٚنہہ اَہن حظ اَوا

اَہن حظ اَوا اَوا یہِ چھُ نہ ٹھیٖک اَہن حظ اۭں اَدٕ حظ یِمَن دیٖزیو نَظر پانَے ؤلِو ؤلِو کیٚنہہ چھُنہٕ وعلیکُم السلام